اسلامُ علیکُم

کَر چھِو کَرٕنۍ کۭتیاہ چھِ ضوٚرَتھ اہَن حظ کیٚنٛہہ چھُنہٕ پَرواے بَنن ساڑٕ سَتھ پٮ۪ٹھ ٲٹھ شیٚتھ

اَہَن حظ اہَن حظ اَوا اَوا گارَنٹَر روزو أسۍ برٛونٛٹھس فَصلَس نہ حَظ تَمِچ چھیٚنہٕ ضوٚرَتھ کیٚنٛہہ